تُہۍ چھُو حظ باغہٕ وٲلۍ اَسہِ حظ ٲسۍ ژوٗنٛٹھۍ پیٹہِ زٕ ترٛےٚ ہَتھ اَسہِ حظ ٲسۍ تِم کٕنٕنۍ سَداہ شَتھ اگر دِیِو پیٹہِ تہٕ وَلہٕ حظ تیٚلہِ حظ ٹھیٖک تیٚلہِ حظ یِمو اوٗرۍ تہٕ تیٚلہِ کَرو کَتھ ٹھیٖک حظ